میٛانہِ میٛٲنِس گَرَس منٛز چھِ میٛانہِ وَرٲے أسۍ سٲری گاڈنَس سۭتۍ شوق تھاوان چاہے سُہ میون مول أسِن چاہے سُہ میٛٲنۍ موج أسِن چاہے سُہ میٛٲنۍ بیٚنہِ أسِن یا چاہے سُہ میٛٲنۍ بٲے أسِن مگر اَتھ منٛز چھِ زٕ نَفر زیادٕ یِم اَتھ سۭتۍ شوق چھِ تھاوان مثلاً میون بوٚڑ ہیوٗ بوے تٔمِس چھُ واریاہ شوق یہِ گاڈنِنٛگ کَرنَس سُہ ییٚلہِ گَرِ نٮ۪بر چھُ آسان کُنہِ تہِ کامہِ چاہے سُہ گَرِ نٮ۪بر کیٛاہ تہِ کَرِ مگر یوٗتاہ تٔمِس جلدی تَتہِ چھِ آسان تیٖژاہ جلدی چھِ آسان تٔمِس گَرٕ واتنٕچ تِکیٛازِ سُہ چھُ وَنان بہٕ کَر واتہٕ گَرٕ بہٕ کَرٕ ہا گاڈنِنٛگ تہٕ مےٚ چھِ واریاہ شوق مےٚ چھَنہٕ بَسان تیوٗتاہ شوق آسہِ کٲنٛسہِ پتہٕ گٔے مین لۄکٕٹ ہِش بیٚنہِ بہٕ چھُس دَپان تٔمِس چھا شوق کِنۍ تٔمِس چھِ کَتھٕ مطلب سُہ کۭژاہ کٲم چھِ کَران اَتھ گاڈنِنٛگ منٛز ییٚلہِ تہِ سُہ کالیج آسہِ یا کُنہِ جایہِ آسہِ گَرِ نٮ۪بر آسہِ چاہے وارِ منٛز آسیٛا یا کُنہِ تہِ جایہِ آسیٛا سُہ بِچٲر چھِ تورٕ یِوان تہٕ اَتھ گاڈنِنٛگ منٛز چھِ سۄ واریاہ ہٮ۪لٕپ کَران پنٛنِس بٲیِس چاہے تِمن پوشہِ کُلۍ آسَن سَجاوٕنۍ چاہے تِمن بیٚیہِ کانٛہہ کُلۍ آسَن سَجاوٕنۍ چاہے تِمن گۄلاب تھَرِ آسہِ نا سَجاونہِ یا بیٚیہِ کانٛہہ اَسہِ چھِ تھوڑا مٮ۪وٕ کُلۍ تہِ چھِ اَتہِ چاہے یِمَن تَمن کُن اَسیٛا نظر دِنۍ تِم چھِ اَتھ واریاہ لول بَران تِم چھِ اَتھ دَوا پٲشی تہِ کَران تِم چھِ اَتھ ژوٗر تہِ کَران گُڑٲے تہِ کَران بہٕ چھُس دَپان تِم کۭژاہ محنت چھِ اَتھ کَران ییٚلہِ تہِ تِم گَرٕ نٮ۪بر چھِ آسان تِم چھِ جلدی یِوان گَرٕ تِکیٛازِ تِمن چھُ واریاہ مَزٕ یِوان گَرِ یہِ گاڈنِنٛگ کٲم کَرنس اَسہِ چھُ گَرِ مَکانس نِش یہِ زٔمیٖن تقریٖباً آسہِ اَسہِ ییٚتٮ۪تھ یہِ زٕترٛےٚ کَنال مگر اوٚڑ چھےٚ اَسہِ تھوٚمُت واقٕے یَس پٮ۪ٹھ تہٕ اوٚڑ چھِ اَسہِ تھوٚمُت أتھی یَتھ منٛز پارک چھِ یا بیٚیہِ تھوڑا یہِ کیٚنٛہہ مٮ۪وٕ کُلۍ وٮ۪وٕ کُلۍ چھِ تِمَن تِم چھِ اَتھ واریاہ خیال تھاوان تِم بہٕ چھُس دَپان ییٚلہِ تِم صُبحٲے وۄتھان چھِ نیٚنٛدرِ تِم چھِ گۄڈنٮ۪تھ توٗرۍ گَژھان دِوان نظر اَسہِ کیٛاہ چھُ کَرُن اَسہِ مَہ چھِ کانٛہہ کٲم پٮ۪نٛڈِنٛگ اَسہِ مَہ چھِ آز بیٚیہِ کیٚنٛہہ کَرُن یا دَوا پٲشی مَہ چھِ ضروٗری آز کَرٕنۍ یا بیٚیہِ کیٚنٛہہ تِمہٕ ییٚلہِ گَرِ نٮ۪بر چھِ آسان تِم چھِ شامَس واتان گَرٕ مگر تِم چھِ شام تام یعنی کہِ بتہٕ کھٮ۪نس تام یِہوٚے کٲم آسان کَران اَسہِ چھِ تٔتھی برٛۄنٛہہ کَنہِ تھی آنٛگنس نِشی مَکانس برٛۄنٛہہ کنہِ تھی یہِ جاے بہٕ چھُس دَپان تِم کۭژاہ کٲم چھِ آسان کَران یا تِم کوتاہ لول چھِ اَتھ یا تِمن کوتاہ اِنٹرٛسٹ تِمن کۭژاہ پسنٛد چھِ یہِ گاڈنِنٛگ کٲم خاص کَر میٛانہِ فیملی منٛز سارے لُکو زیادٕ پہنَتھ چھِ میٛٲنِس بٲیِس تہٕ میٛانہِ بیٚنہِ مےٚ چھُنہٕ باسان تِم کیٛاہ آسان یعنی کہِ اَتھ چیٖزس پٮ۪ٹھ تِم ییٚلہِ کیٚنٛہہ کَرَن تِم چھِ أتھی منٛز کَران تِم چھِنہٕ باقٕے کامہِ خاص کَران کینٛہہ وۄنۍ گوٚو یہِ گاڈنِنٛگ ہُنٛد شوق چھُ تِمن زبردس بہٕ چھُس دَپان تِمن کوتاہ شوق چھِ یہِ گاڈنِنٛگ کٲم کَرنَس منٛز تِکیٛازِ تِم چھِ واریاہ لول بَران اَتھ وۄنۍ گوٚو تِہٕنٛز یہِ کامیٲبی تہِ چھِ واریاہ اَصٕل تِکیٛازِ اَسہِ چھِ یہِ واریاہ سَجان یَپٲرۍ مگر ییٚلہِ تِم محنت چھِ کَران تیٚلی چھِ سَجان یہِ چھِ بہٕ چھُس دَپان تِم چھِ واریاہ اَصٕل کٲم کَران تِمن چھَنہٕ اَمہِ وَرٲے دِلٕے لَگان